یُس لَکُٹ بَچہٕ زا بَچہٕ چھُ آسان تہٕ تٔمِس چھِ واریاہ زیادٕ خَیال یِوان تھاونہٕ پرٮ۪تھ کُنہِ طٔریقہٕ چھُ تٔمِس خَیال یِوان تھاونہٕ تہٕ ساروٕے مَنٛز اہَم یُس سانٮ۪ن گَرَن مَنٛز چھُ گَژھان تٔمِس چھُ یِوان ساروٕے مَنٛز اہَم خَیال یہِ تھاونہٕ کہِ اَگَر سردی آسہِ گۄڈٕنیٚتھ چھُ یِوان تمۍ سٕنٛدٮ۪ن پَلوَن ہُنٛد خَیال تھاونہٕ صاف چھَ شِفاف چھَ ییٚتہِ چھُ چونٛکہِ کٔشیٖر مَنٛز سرد موسَم آسان تہٕ تٔمس چھِ یِوان زیادٕ گرم پَلَو لاگنہٕ پَلَو چھِ تٔمِس یِوان زیادٕ اصل پٲٹھۍ لاگنہٕ صاف پَلَو چھِ تٔمِس پرٮ۪تھ ساتہٕ آسان لٲگِتھ یا یۄس تٔمِس موج آسہٕ تہٕ تٔمِس تہِ چھُ واریاہ اصٕل خَیال یِوان پیٚوان تھاوُن موج چھِ پیٚوان ساروی مَنٛز اہم صاف تھَوٕنۍ یا یُس شُر چھُ یا یتھ بِستَرَس مَنٛز سُہ تھاوون سُہ بِستَر چھُ یِوان صاف تھاونہٕ تمیُک یُس شیٖٹ ویٖٹ آسہِ سُہ چھُ یِوان بَدلاونہٕ جَلدی تَمَن چیٖزَن ہُنٛد چھُ یِوان خَیال تھاونہٕ یا یُس تٔمِس دۄد چھُ یِوان دٕنہٕ سُہ دۄد چھُ آسان گرکنٲیِتھ پاکنٲیِتھ دۄد تٔمِس چھِ نہٕ ناپاک دۄد دِوان کِہِیٖنۍ تہٕ تٔمس چھِ کوشِش کَران اَگَر پھیٖڈَر آسہِ بوتلہِ ہُنٛد دۄد آسہِ تٔمِس دِیُن پھیٖڈَر اَگَر آسہِ تَتھ چھُ کوشِش کَران پلاسٹِک پھیٖڈَر اَنو نہٕ کِہیٖنۍ أسۍ کَرو کٲم أسۍ اَنو شیٖشو پھیٖڈَر تہٕ یِمَن چیٖزَن ہُنٛد چھُ یِوان خَیال تھاونہٕ بیٚیہِ چھِ کَران کٲم یُس تَتھ پھیٖڈرَس بٕتھِ سُہ ٹیٚونٛڈ آسہِ سُہ چھِ پاکناوَن سُہ چھِ جَلدی چینٛج کَران یا تٔمِس چھِ یہِ پاوڈَر یِوان تراونہٕ اصل مَطلَب یا زیاد چھِ أسۍ یوٗز کَران جانسَنزِک جانسَنزٕک بیبی پاوڈَر یۄس آسان چھِ سۄ چھِ تٔمِس یوٗز کَران یا صابَن چھِ ڈِٹال یوٗز کَران یا جانسَنٕز بیبی صوپٕے چھِ اَنَان یا اَگَر دۄد آسہِ اَنُن تہٕ سُہ لیٚکٹوجَن دۄد چھِ اَنان تمۍ سٕنٛد خٲطرٕ تہٕ یِمَن چیٖزَن ہُنٛد چھُ یِوان زیادٕ اہم خَیال تھاونہٕ لَکٹِس بَچَس تہٕ تٔمس چھُنہٕ یِوان زیادٕ سَردی مَنٛز خاص کَر تٔمِس چھ اَگَر سرد سردی آسہِ تہٕ تٔمِس چھُ یُس پھَمب چھُ آسان یتھ کاٹَن چھِ وَنان تَتھ چھِ أسۍ کٲشِر پٲٹھۍ پھَمب وَنان پھَمب چھ یِوان تٔمس سیٖنَس نِش تھاونہٕ سَردی موٗجُوب أمس گَژھِ نہٕ سَردی لَگٕنۍ کِہیٖنۍ تہٕ یِم چھِ اَہم چیٖز یِمَن ہُنٛد خاص کَر خَیال چھُ یِوان تھاونہٕ تہٕ یُس بیٚیہِ زا بَچہِ چھُ آسان بِستَرَس وِستَرَس مَنٛز چھُ یِوان تٔمس خَیال تھاونہٕ یا یُس تمۍ سٕنٛز موج خاص کَر کیازِکہِ اَگَر سُہ ماجہِ ہُنٛدی دۄد چھُ زا بَچہِ چَیٚوان تہٕ یۄس تمۍ سٕنٛز موج چھِ تٔمِس چھِ کٲم گَژھَن تٔمِس تہِ چھ کھیٚن چیٚن دِوان زَبَردَست أمس گژھِ نہٕ کَمزوٗری یِن کِہیٖنۍ تکیازِ اَگَر موج گَژھِ کَمزور تہٕ بَچَس پٮ۪ٹھ چھُ آٹومیٚٹِکلٔی مَطلَب ڈایریٚکلی پیٚوان اَثَر تہٕ یا یہِ گَژھِ نہٕ بیٚمار گَژھُن کِہِیٖنۍ یا یُس اورٕ یورٕ یِیہِ نَژٕ تٔمِس چھُنہٕ زیادٕ تٔمِس چھِنہٕ بَچَس کُن دِوان گَژھنہٕ کِہیٖنہِ دَپان چھِ أمس شُرِس گَژھِ اِنفیٚکشَن یا خَراب پَلَو آسن کٲنٛسہِ لٲگِتھ تٔمِس چھِ دَپان بَچَس مہٕ کَر موٚنۍ کِہیٖنۍ وٕٹھَن نِش چھِنہٕ تٔمِس موٚنۍ کَران کِہیٖنۍ زیادٕ چھِنہٕ پانَس سۭتۍ تھاوان کِہیٖنۍ تہِ تٔمِس چھِ تھاوان اَلگی بَستَر اَلگی ہُمَن مَنٛز چھِ تٔمِس تھاوان تکیازِ امِس گَژھِ نہٕ اِنفیٚکشَنُک خَطرٕ گَژھُن کِہیٖنۍ یا تٔمِس چھ سۄکھبٔلۍ آبہٕ سۭتۍ زیادٕ ہُنٛدرٕ آبہٕ سۭتۍ سران کَران نہَ زیادٕ وٕشنہِ آبہٕ سۭتۍ سران کَران تٔمِس چھُ سۄکھبٔلۍ آبہٕ پیٚوان سران کَرُن تکیازِ أمس گَژھِ نہٕ پَریشٲنی گَژھٕنۍ کُنہِ جایہِ تہٕ یِم چیٖز چھِ یِمَن زیادٕ خَیال چھُ یِوان تھاونہٕ یا أمس چھِ کَران کٲم أمس چھِ نہٕ زیادٕ ییٚتنَس شور آسہِ تَتھ کَمرَس مَنٛز چھِنہٕ تھاوان أمس کِہیٖنۍ یا یتھ کَمرَس مَنٛز زیادٕ لایٹہِ وایٹہِ ہُنٛد حِساب آسہِ نہٕ کِہیٖنۍ تَتہِ چھُنہٕ أمس زیادٕ یِوان بَچَس تھاونہٕ کِہِیٖنۍ یِم چھِ اہم چیٖز یِمَن ہُنٛد خَیال چھُ یِوان تھاونہٕ یوٗت نہٕ أمس چھُ یِوان پانَس خَیال تھاونہٕ بَچَس تیوٗتاہ چھُ امۍ سٕنٛز ماجہِ یِوان خَیال تھاونہٕ کھیٚن چیٚنَس مَنٛز گَژھِ نہٕ لاپَروٲہی گَژھٕنۍ کِہِیٖنۍ یا دۄد تٔمِس ٹایمہٕ پَتہٕ ٹایمہٕ دِیُن یا یہِ ہے وَدُن أمِس سَنُن أمِس مہَ چھُ بِستَر کھۄ گۄڈٕنِچ کَتھ فِزِکَل چیٖز بِستَر چھُ سا ٹھیٖک پَتہٕ چھُ وٕچھان اِنسان بوٚچھِ مہَ چھَس لٔجمٕژ پَتہٕ وٕچھو أمِس مہَ چھُ یٔڈۍ یۄس یَڈ چھِ دَریمٕژ مہَ چھِ پِشابٕے چھُنہٕ کَران یا یا أش چھَ تراوان لیٚگ ویٚگ مہَ چھِ کھٔژمٕژ أچھ یِم چیٖز چھِ یِمَن ہُنٛد چھُ یِوان زیادے پَہمَتھ خَیال تھاونہٕ تہٕ یِم چھِ اہم چیٖز یِمَن ہُنٛد زیادٕ خَیال چھُ سانن گَرَن مَنٛز یِوان تھاونہٕ اَکثَر تہٕ بیٚیہِ چھُ بیاکھ چیٖز اتھ یہِ مَطلَب نٮ۪برٕ پٮ۪ٹھ یِیہِ کانٛہہ یا یۄس کانٛہہ مَطلَب یۄس أمس موج آسہِ تٔمِس چھُ جَلدی دَپان سران کَر تہٕ پَلَو بَدلاو یہِ مہٕ آسُن بیٚیہِ پانَس سۭتۍ زیادٕ رَٹان کِہِیٖنۍ یہِ تراوُن ژٕ اَلَگ نیچرَل ایٚنورانمیٚنٹَس مَنٛز تہٕ یہِ گَژھِ پانے مَطلَب گرو اَپ گَژھُن أمس گَژھِ نہٕ زیادٕ ماجہِ پٮ۪ٹھ ڈِپیٚنڈنٹ روزُن کِہِیٖنۍ یا أمس بَچَس چھِ تِلہٕ مٲلِش چھِ أسۍ کَران مَطلَب کٲشٕر زیادٕ تِلہٕ مٲلِش چھِ أمِس یِوان کَرنہٕ زَنٛگَن نَرٮ۪ن چھِس تیٖل چھِ تھوڑا وٕشناوان تمیُک پھَش دِوان یِمَن جورن یِم آسان چھِ اِنسانَس یِمَن جورن چھُ تٔمِس یِوان پھش دِنہٕ یا یۄس أچھ أچھَن چھِ یِوان صَفٲیی لیٚگ ویٚگ ہٕنٛز صَفٲیی کَرنہٕ یا نَم چھِ یِوان أمِس تُلنہٕ مَگَر زیادٕ نہٕ کینٛہہ واریاہَس ٹایمَس چھِنہٕ أسۍ تُلان نَم کینٛہہ بیٚیہِ چھِ یہِ ساروی مَنٛز اہم کٲم چھِ زَرٕ چھِ أسۍ لَکٹِس بَچَس کاسان تَتھ چھِ أسۍ وَنان زَرٕ کاسُن مَس کاسنَس یِم چیٖز چھِ یِوان تھاونہٕ تہٕ مگر خاص کَر اِمپاٹَنٹ چھُ یہِ ہیٚلتھٕ خٲطرٕ أمس اِمپاٹَنٹ صَفٲیی ہُنٛد چھُ یِوان واریاہ زیادٕ خَیال تھاونہٕ شُکریہ